میون پَسنٛد اَکھ سیُن چھُ گازرِ تہٕ مَٹَر تہٕ بیٚیہِ ٹماٹَر ییٚلہِ أسۍ تِم رَلہٕ چھِ بَناوان کیٛازکہِ مےٚ چھُ سُہ واریاہ زیادٕ پَسنٛد تہٕ گازریو سۭتۍ چھِ بیٚیہِ کیٛازِکہِ گازریو سۭتۍ چھِ مےٚ خوٗن اَصٕل روزان خوٗن بَڑان سبزی سۭتۍ چھِ واریاہ اَصٕل أچھَن لایِٹ بَڑان اَصٕل